سٲنِس ڈِسٹرکَس منٛز ہَسا چھِ واریاہ جایہِ یور ٹوٗرِسٹ یِوَان چھُ کۄکَرناگ چھُ آرو ویلی چھُ اچھابَل چھُ پہلگام چھُ آڈو چھُ بیتاب ویلی چھُ یور ہَسا چھِ واریاہ ٹوٗرِسٹ یِوَان اَمہِ سۭتۍ ہَسا چھُ اَسہِ تہِ فٲیدٕ مِلان واریاہ یا تِم تہِ چھِ آسَان یِمَن بِچارؠن اَمہِ سۭتۍ روزگار چھُ پَکَان مےٚ تہِ حظ چھُ وٕنکیٚن پہلگامَس منٛز ہوٹَل ییٚتہِ مےٚ تَمہِ سۭتۍ روزگار چھُ پَکَان باقٕے لٕکھ تہِ چھِ گژھان تور اؠنجاے کَرنہِ مگر تور چھُ واریاہ بوٚڑ نظارٕ چھِ تَتہِ واریاہ رُت نظارٕ چھِ تَتہِ مَزٕ چھُ یِوان تَتہِ واریاہ بہتریٖن